آ یُس یہِ فشنٛگ ٹٮ۪کنیٖک چھِ نہ مینلی چھِ اسہِ پننس مطلب میٲنس یُس دٮ۪ماغس منٛز چھِ تِم چھِ زٕ ٹٮ۪کنیٖک اکھ ٹٮ۪کنیٖک چھِ أسۍ چھِ سُہ کُنڈٕ بسلٕے یتھ ونان چھِ سہُ ٲسۍ أسۍ ترٛاوان آبس مٲنٛز پتہٕ اوس اسہِ واریاہس ٹایمس ویٹ کران تہٕ تمہِ پتہٕ ٲسۍ أسۍ فشنٛگ کران دوٚیِم اکھ ٹٮ۪کنیٖک چھِ أسۍ ٲسۍ یِم دٔریاو چھِنہ یِم آر تِمَے ٲسۍ أسۍ ہیور جنگل کُن کھژان تہٕ پتہٕ ٲسۍ تِمن آب کران مطلب کم أکِس سایڈس یتہِ جگہس منٛز باسہِ ہن اتہِ چھِ گاڈٕ یا فشنٛگ ہیٚکہِ اتٮ۪س گژھِتھ تتھ ایریاہس منٛز ٲسۍ أسۍ آب کران کم تٔمۍ آب کم کرنہٕ سۭتۍ کیٛاہ نٔتیٖجہ اوس گژھان یِم گاڈٕ آسہٕ تِم آسہٕ آرام سان ہٮ۪کان أسۍ کیچ کٔرِتھ بے ہینڈ سُہ چھُ مےٚ واریاہ اکھ بہتریٖن ٹٮ۪کنیٖک بیٚیہِ یُس بہٕ واریاہ اٮ۪نجاے چھُس کران